آنلاین شاپنگ ہسا چھُ اکھ سُہ بہتریٖن پلیٹ فارم یُس أسۍ دۄہ دِش زندگی منٛز اِستعمال کران چھِ ییٚمہِ سۭتۍ أسۍ پنٕنہِ پسنٛدُک پنٕنہِ چویسہِ ہُنٛد کانٛہہ تہِ چیٖز کُنہِ تہِ ساتہٕ کُنہِ تہِ جایہِ یہِ ہَسا یہِ واتنٲیِتھ ہؠکو بِلکُل گرِ أنٛدرٕ کنۍ بِہِتھ پنٕنہِ موبایل تھرو أسۍ کانٛہہ تہِ شاپنگ یہِ سایٹ کھوٗلِتھ تَتہِ پؠٹھ کانٛہہ تہِ چیٖز اِستعمال کٔرِتھ یا کانٛہہ تہِ چیٖز وٕچھِتھ یا پَسنٛد یُس اَسہِ یِوان چھُ پنٕنہِ پَسنٛد ہیوٚو ہؠکو أسۍ گَرٕ تام واتنٲیِتھ واریاہ آسان طٔریٖقہٕ اَمِکۍ پَلیٹ فارم ہسا چھِ مِنترٛا چھُ شاپسی میٖشو چھُ سنیپ ڈیٖل چھُ اؠمیزان چھُ یِمو روزان أسۍ یِم ہسا یہِ شاپِنٛگ کٔرِتھ ہؠکان چھِ أمۍ ہسا کوٚر وٕنکیٚس مارکیٹس منٛز تروو أمۍ واریاہ زیادٕ اثر تِکیازِ لُکھ ہسا چھِ پریفر کران وٕنکیٚس آنلاین شاپِنٛگ کیازِ امہِ آنلاین شاپِنٛگ سۭتۍ ہسا چھُ تِمن ٹایم واریاہ زیادٕ بَچن تِمن ہسا چھُ مارکیٹس گژھنس تام یہِ خرچہٕ چھُ سُہ تہِ چھُ یِمَن بَچَن یِمَن چھُ پنٕنِس درواز کِس یہِ ہَسا یہِ پنٕنِس دروازَس تام واتان چیٖز پنٕنہِ پسنٛدُک کُنہِ تہِ ساتہٕ کُنہِ تہِ گرِ ہیٚکن یِم آرڈر کرنٲیِتھ یا کُنہِ تہِ جایہِ ہیٚکن یِم آرڈر کرنٲیِتھ تہٕ کُنہِ تہِ شے ہیٚکن یِم سوزنٲیِتھ سُہ چھِ آسان یہِ آرڈر پنُن حظ گُڑ تَھنٛگٕس چھِ اَمہِ چھُ کینٛہہ فٲہِدٕ امِکۍ یِم زَن یِتھ پٲٹھۍ چھِ کہِ یہِ ہسا چھُ واریاہ سہل آرڈَر کَرُن اتھ منٛز ہسا چھُ ایزی ہسا یہِ پرایز کَمپیرزن آسان اتھ منٛز ہسا ہؠکو أسۍ وُچھِتھ سَستہٕ کَتھ کُس چیٖزپیٚیہِ یُس اَسہِ پنٕنہِ ہسا یہِ خرچہِ مُطٲبق چیٖز آسہِ سُہ ہؠکو آرڈر آرڈر کٔرِتھ اَتھ ہَسا چھُ بہتریٖن پرایز چھُ ہؠکَان ٲسِتھ بہتریٖن پرٛایز چھُ آسان یہِ سا یہِ ہُہ دِوان یہِ وَرایٹی ہَسا چھِ مور وَرایٹیٖز آسان اَتھ منٛز چھِ واریاہ واریاہ ویرایٹی کانٛہہ تہِ وَرایٹی ہؠکو أسۍ چھُنِتھ بیٚیہِ ہَسا چھِ ایٖزیٖلی ہؠکَان أسۍ یہِ گِفٹہٕ سوٗزِتھ اورٕ یورٕ امہِ تھرٛوٗ بیٚیہِ ہَسا چھِ اَتھ آسان پرٛایویسی پرٛایویسی چھِ اَمِچ پٔرچ ڈاریکٹ پٔرچیز کَرنٕچ پرٛیویسی ہَسا چھےٚ تہٕ کینٛہہ بیڈ تھِنٛگٕز تہِ چھِ یِمو زَن منٛز گۄڈنیُکٕے چھُ آسان اَتھ منٛز ہسا چھُ واریاہ چانس آسَان فراڈ گژھنِکۍ تہِ بیٚیہِ ہسا چھُ ڈِلے گژھان ٹایم ٹایم ہسا چھُ کھؠوان یہِ زیادٕ کُنہِ کُنہِ ساتہٕ اتھ ہسا چھُ گژھان یِمن یہِ پرابلِم یہِ شِپنٛگ پرابلم کیاہ تام تہٕ بیٚیہِ نَسا چھِ آسَان یہِ ہَسا پَتہ کہِ أسۍ اگر ہیٚوان چھِ چیٖز یہِ چھُ اَتھ سُے چیٖز اؠکزیکٹ سُے چیٖز کِنہٕ یہِ چھُ تَمیُک ڈُپلِکیٹ یا بَدل کینٛہہ یِم چھِ اَتھ کینٛہہ لوٗپ یہِ ہُم تہِ حظ ڈِمیرِٹٕس تہِ